گۄڈٕنِچی ویٖڈیو گیم یہِ ییٚمہِ سۭتۍ أسۍ ایٚویر چھِ سُہ چھ کینڈی کرش کینڈی کرش کیٛاہ چُھ سُہ چُھ گژھان یا وأڈ بِلڈِِنگ یِمہٕ زن چھ آسان تِمو تِمن سۭتۍ چھ أسی تھوڑا ایٚویر کیاز کیٛازِ کہ تِمو سۭتۍ چُھ سون دٮ۪ماغ یُس زن چھُ تٔمِچ کیٚپیسٹی یۄس زن چھِ سُہ تہِ چھُ ہُران تہٕ سون دٮ۪ماغ سبکانشٮ۪س دٮ۪ماغ سُہ چھِ لاگان جلدی کٲم کرٕنۍ اور أسۍ چھ سوٗنچس پٮ۪ٹھ تٔمہِ سۭتۍ مجبوٗر گژھان اوے موجوٗب چھ أسۍ تِمن تِمن تِمن سۭتۍ گِنٛدان اور یہے چھ ریٖزن کہ أسۍ چھ کیٚنٛہہ ویٖڈیو گیمز ہیٚکان گِندِتھ